کٲشرِس منٛز تہِ یِم أسۍ مطلب کتھٕ پانوٲنی چھِ أسۍ کَران تتھ منٛز چھِ أسۍ وَنان تِم کیٚنٛہہ کَتھٕ یِمن معنی چھُ آسان تہٕ وَنان چھِس اَے آے یہِ اکھ کَتھ چھِ گۄڈنٮ۪تھ اِتھ کٔنٮ۪تھ کانٛہہ اگر نہٕ کانٛہہ یہِ چھُ وَنان مانہٕ کانٛہہ کٲم یا کَرِ نہٕ سَہ کٲم یَس تٔمِس وَنو یا کیٚنٛہہ چھُ آسان پتہٕ چھُ وَنان ہے یا آلِژ آسہِ کَران آسہِ تٔمِس چھِ وَنان ترٲوِنۍ سا یہِ کُنہٕ تٕرٛہن سۭتۍ یہِ ترٲ ہُن کُنہٕ تٕرٛہن سۭتۍ کُنہٕ تٕرٛہن سۭتۍ وننُک اصلی مطلب چھُ وَنان یہِ ترٲوُن یہِ اُکنٕے کُنہٕ تٕرٛہن سۭتۍ امیُک مطلب گوٚو مہٕ ونہوس کِہیٖنۍ مہَ کٔنِس ژِھنِہوس بَلایی اگر نہٕ کانٛہہ کٲم چھِ کٲنٛسہِ ہُنٛد مانان یا کیٚنٛہہ چھُس وَنان کرنہٕ خٲ سُہ کَرِ نہٕ سۄ کٲم کیٚنٛہہ پتہٕ چھُ وَنان ترٲیہِ وُن یہِ کُنہٕ تٕرٛہن سۭۍ یعنی کہِ کُنہٕ تٕرٛہن سۭتۍ تراوُن تٔمۍ سُنٛد چھُ سٕنُس بَلاے مہٕ کٔرنی وَ مان ژٕ یِتھ کٔنۍ أکِس تسلی چھِ گَژھان یہِ کرِ نہٕ ؤنۍ کیٚنٛہہ تہٕ پتاہ چھُ وَنان ترٲوُن سا کُنہٕ تٕرٛہن سۭتۍ بیٛاکھ گوٚو اِتھ کٔنٮ۪تھ بیٛاکھ اکھ فریزا چھِ ہَے بہٕ گوُس ترٛین تہٕ تُرہن ترٮ۪ن تہٕ تُرہن مطلب گَژھن گوٚو اگر کانٛہہ تِس کانٛہہ کتھا ؤنۍ سَہ آسہِ نہٕ سمجھ آمٕژ کیٚنٛہہ یا تیُتھ کیٚنٛہہ وُچھِ أمِس آو نہٕ یہِ سمجھ ومٕجھ کِہیٖنۍ یہِ چھُ وَنان بہٕ گوٚوُس ترٛٮ۪ن تہٕ تُرہن ترٛٮ۪ن تہٕ تُرہن گَژھُن گوٚو أمِس أمۍ وُچھِ کیٚنٛہہ تیُتھ کیٚنٛہہ أمِس آو نہٕ یہِ وٕنہِ سیوٚد پٲٹھۍ سمجھ کیٚنٛہہ یا أمۍ دوٚپ کانٛہہ چیٖز گوٚو تہٕ ییٚمہِ حِساب بہٕ یہِ یہِ اوس وَنن یہِ گَژھے ییٚمِس أمِس یہِ کیٛاہ گوٚو ٲتھۍ منٛز اَتَس تہِ وَنہِ ہَے گوٚوُس ترٛٮ۪ن تہٕ تُر بہٕ گوٚوُس ترٛٮ۪ن تہٕ تُرہن مےٚ تےدوٚپ یَتھ سا اوس یہِ تہٕ یِتس کَپٲرۍ گوٚو یہِ اگر کارٕ اِنسانس کانٛہہ کٲم چھِ آسان سُہ کَرِ سُہ بیٚکہِ طریٖقس منٛز اَتس آسہِ ونۍ بیٛاکھ سُہ وَنۍ ہَے یہِ اوس اِتۍ کٔنٮ۪تھ پتہٕ دَپہِ سُہ ہَے پتہٕ ییٚلہِ وٕ سا کٲم چھِ گَژھان پتہٕ چھُ وَنان سُہ ہَے بہٕ گٔیاس ترٛٮ۪ن تہٕ تُرہن ترٛٮ۪ن تہٕ تُرہن مطلب گوٚو گَژھن کانٛہہ اِنسان سُہ اَکہِ حِسابن سُہ حٲران گَژھن حٲران چھُنَہ گَژھان کانٛہہ ترٛٮ۪ن تہٕ تُرہن گَژھن سُہ گوٚو سُہ حٲران گَژھن بیٛاکھ بیٛاکھ چھِ اِتھَے کٔنٮ۪تھ پٔریژ سُہ چھُ یِوان ونٛنہٕ اگر کانٛہہ کانٛہہ یِم چھِ رانٛڈگی وانٛڈگی چھِ کَران یا بچہِ یا کانٛہہ یہِ چھِ کَران کٲنٛسہِ ہٕنٛز یہِ چھِ آسان تٔمِس چھِ وَنان یہِ چھُ ہوٗن لۄٹ یہِ چھُ أمِس چھُ یہِ چھُ وَنان أمِس چھِ وَنان ہوٗن براکھ توٚنٛدوٗرس سُہ دراے تورٕ تہِ تیُتھٕے یا اکھ چھُ وَنان ہوٗن براکھ توٚنٛدوٗرس سُہ داراے تورٕ تہِ تیُتھی یعنی کہِ اگر کانٛہہ اِنسان تیُتھ چھِ أمِس منٛز چھُنہٕ سُدار یِوان کیٚنٛہہ یہِ آسہِ تیُتھ کیٚنٛہہ لڑاے ٲژ کَران یا آسہِ آسہِ کَران أمِس منٛز چھُنہٕ سُدار یِوان کیٚنٛہہ پتہٕ چھُ وَنان اورٕ مۄنٛڈ براکھ توٚنٛدوٗرس سُہ درایاو تورٕ تہِ یُتھٕے یا ونہِ اگر کانٛہہ کانٛہہ لڑٲے کَرِ پتہٕ آسہِ سُہ اورٕ وُران لٮ۪کہِ آسہِ وُہوٕ آسہِ کڑان پتہٕ چھِ وَنان پتہٕ اگر نہٕ یہِ وَنہِ ایٚمِس بیٚکِس انسانس تیٚمِس جواب دِنس سُمتھ یہِ آسہِ غرض بیٛاکھ چھُنہٕ ہٮ۪کہِ نہٕ لڑٲے سۭتۍ یہِ کٔرِتھ یہِ سُہ چھُ وَنان پتہٕ ہُمِس یُس ہورٕ وَنان چھُ آسان پتہٕ چھُ وَنان سُہ تٔمِس ہوٗن وُران کار خان پَکان ہوٗن وُران کاخان پِکان ہوٗن وُران کارفان پَکانُک مطلب گوٚو یہِ چھُ اورٕ وُران وُرِنۍ یہِ اوٗر یہ چھُ ہوٗن سِنٛد پٲٹھۍ آسان کہِ ہوٗن چھُ آسان وُنٛگان تِتھَے کٔنۍ چھُ یہِ تہِ ہوٗن وُرن کار خان پَکن یعنی کہِ أسۍ پَکو پَکو وٕنۍ وٲرِنۍ یہِ اوٗر تہٕ بیٛاکھ یِم پرٮ۪ژٕ نہِ چھِ یُس وَنان چھُ دۄسہِ پٮ۪ٹھ ژوچہِ کھٔنٛڈ نَہ چھُ واتان چٲنۍ موج نَہ چھِ واتان میٲنۍ موج دۄسہِ پٮ۪ٹھ ژوچہِ کھٔنٛڈ گٔے مطلب گٔے زوٗن چھِ آسمانس پٮ۪ٹھ نَہ چھِ یہِ چٲنۍ تہٕ نَہ چھِ یہِ مین اتھ چھِ وَنان دۄسہِ پٮ۪ٹھ ژوچہِ کھٔنٛڈ نَہ واتان چٲنۍ موج نَہ واتان میٲنۍ موج پتہٕ گوٚو بیٛاکھ اکھ پرٮ۪زا چھِ شال ژاو گۄفہِ تہٕ لٔٹ روٗزٕس نٔنی شال شاو گۄفہِ تہٕ لٔٹ روٗزٕس نٔنی امیُک مطلب گوٚو کروٚژھ یعنی کہِ کروٚژھ چھِ تھاوان ٲسۍ دامبرِس منٛزن تہٕ لۄت چھُ روزان تتھ نٮ۪بر تٔتھۍ چھِ وَنان شال ژاو گۄفہِ لۄت روٗزٕس نٔنی تہٕ بیٛاکھ کیٛاہ سا نا چھِ أتھی اِتھَے کٔنۍ چھُ وارِیاہ یِمہٕ کٲشرِس منٛز یِم ونٛنہٕ چھِ یِوان تہٕ بیٛاکھ گوی یا ژورن بیٚنٮ۪ن اکوٕے پھٮ۪رن ژورن بیٚنٮ۪ن اَکوٕے پھٮ۪رن مطلب گوٚو یُس یہِ ڈوٗن چھُ آسان ڈوٗنِس منٛز چھُ آسان ژور گوج تٕمن چھُ آسان اَکوٕے سُہ کور چھُ آسان تِمن اَکوٕے تہٕ تٔتھ چھِ وَنان ژورن بیٚنٮ۪ن اَکوٕے پھٮ۪رن بیٛاکھ گوٚو أنٛدۍ أنٛدۍ آب منٛز باغ نار أنٛدۍ أنٛدۍ آب منٛز باغ نار گوٚو سُہ چھُ یِوان ونٛنہٕ سماوار کہِ سماوار یُس چھُ آسان سماوار س چھِ یِم آسن أنٛدۍ أنٛدۍ آسان تِر چاے منٛز منٛزٕ باغ کیٛاہ چھُ آسن تتھ تٮ۪نٛگُل نار ترٲیِتھ تٔتھ چھِ وَنان پٮ۪ژھِ منٛز زن أنٛدۍ أنٛدۍ آب منٛز باغ نار یَتھ وَنان چھِ سماوار بیٛاکھا گوٚو سُہ کُس چیٖز یُس دام لمنہٕ سۭتۍ چھُ ژوٚٹان دام لمنہٕ سۭتۍ چھُ سگریٹ ژوٚٹان یِمَے یِمَے یِم چھِ وارِیاہ پرٮ۪ژٕ